جناب ییٖژا بَچٮ۪س تعلیٖم ضٔروٗری چھِ تیٖژا چھِ بَچس یہِ کھیل کوٗد تہِ ضٔروٗری کیازکہِ یہِ چھِ اَکھ پرٛینۍ سۄ مٔہاورَت تہِ وَنان اکھ اِنسان ہیٚکۍ تیٚلی تعلیٖم حٲصِل کٔرِتھ ییٚلہِ تٔمِس جِسٕم آسہِ جِسٕم مَطلَب گو ییٚلہِ تٔمِس صحت منٛد آسہِ اِنسان ہیٚکہِ تیٚلہِ صحت منٛد روٗزِتھ ییٚلہِ سُہ کھیل کوٗد کَرِ کھیل کوٗدَن منٛز چھِ واریاہ قٔسٕم اگر أسۍ کِرکَٹٕچ کَتھ کَرو ہاکی ہنٛز کَتھ کَرو والی بال ٹٮ۪نس کَرو واریاہ بیشُمار تِم گیمہٕ چھِ کھیلہٕ چھِ یِم اَز پرٛیٚتھ کُنۍ سکوٗلَس منٛز گِنٛدان چھِ یوان اور روٗز کَتھ سانہِ سکوٗلٕچ سٲنِس سکوٗلَس منٛز چھِ کِرکَٹ والی بال فٹ بال ہاکی تہٕ بیٚیہ باقی گیمہٕ یِوان گِنٛدناونہٕ یِمو گیمو سۭتۍ چھِ واریاہ فٲیدٕ أکِس بَچس خٲطرٕ بَچس مطلَب کہِ اکھ بَچس چھِ دِلچسپی بَڈان کہِ نہ بہٕ ہَسا گَژھٕ روز مَرَہ سکوٗل اور بَچہٕ چھُنہٕ غٲر حٲضِر بٮ۪ہوان کیٚنٛہہ گۄڈنٮ۪تٕے بَچَس ییٚلہِ اِنٹرٛیٚسٹ بَڈِ گیم یِم کھیلہٕ گِنٛدنَس منٛز أمِس چھِ اَتھ سۭتۍ سۭتۍ تعلیٖم ہنٛز تہِ شوق بَڈان اور تہٕ یِمو گیمو سۭتۍ کیاہ چھُ گَژَھان انسانَس اتھ گیمو سۭتۍ چھ اِنسان کہِ یہِ چھ بٮ۪ماریو نِش دوٗر روزان اور یہِ چھُ تِمو خَرافاتو نِش دوٗر روزان یِمو سۭتۍ اکھ اِنسان پَنٕنۍ زِندگی خَراب چھِ ہیٚکان کٔرِتھ اگر یہِ ڈرٛگس کَتھ کَرو یِم چھِ اسہِ مَدد کَران یِم گیمہٕ یِم کھیل کوٗدٕ ڈرٛگس فِرٛی روزنہٕ نِش اور دویِم کَتھ یِمو کھیل کوٗدٕو سۭتۍ سۭتۍ کیاہ چھُ گَژھان اِنسان سُنٛد یُس یہِ جِسمٕنۍ اعضا چھِ آسان یِم چھِ صحت یِم چھِ بَھرپوٗر ٹھیٖک روزان یِم چھِ فِٹ روزان اور اَمہِ عَلاو یَتھ سکوٗلَس منٛز تہِ گیمَن کُن جاد تَوَجوٗ چھُ یِوان دِنہٕ سُہ سکوٗل چھُ تَتھ ایریاہَس منٛز خَطرناک اصل مشہوٗر آسان اور أزۍکِس دورَس منٛز چھِ گیمَن پٮ۪ٹھ زَبردس زور یَوان دِنہٕ چاہے سۄ سِٹیٹ لٮ۪ولہِ ہِنٛز کَتھ کَرو یا سٮ۪نٹرَل لٮ۪ولہِ ہنٛز کَتھ کَرو